وعلیکُم السلام آ أسۍ آ بِلکُل اچھا اچھا ؤنِو کیٛاہ کیٛاہ چھُ ضوٚرَتھ تۄہہِ ہَر کانٛہہ ڈایری آیٹَم أڑۍ چھِ آڈرَس پٮ۪ٹھ تہِ بَناوان آ ہوم ڈِلِؤری تہِ تۄہہِ کُس چیٖز چھُ تُہۍ ؤنِو اَکیُک ناو أسۍ چھِ دۄدَس بَناوان زامہٕ دۄد چھُ دۄد پیسٹِرٛی بیٚیہِ چھِ کیک بَنان بیٚیہِ آیِس کِرٛیٖم یِمَن تہِ

اَچھا اَچھا رَس ملایی پیسٹِرٛی آیِس کِرٛیٖم مگر آڈرَس پٮ۪ٹھ آ ژامَن سٕپیشَل ژامنہِ ہَہ ریٹ ژامَن کیٛاہ سا گژھِ کِلوٗ ڈۄڑ ہَتھ رۄپیہِ

آ

اَچھا اَچھا اَچھا اَچھا اَچھا ٹھیٖک ترٛےٚ کِلوٗ ژامَن یِمَن کیٛاہ سے واتہِ سَتھ ساس آ ہوم ڈٮ۪لِؤری کوٚت تام چھُو تۄہہِ ضوٚرَتھ کٔژ کَلوٗ میٖٹَر اچھا مَلہٕ آباد ٹھیٖک نوٚوُے ناوا بوٗزمُت پانٛژَن کِلوٗ میٖٹرَن ہٮ۪مو أسۍ ژور ہَتھ تُہۍ چھُوا ٹھیٖک آ